آ کُنہِ ساتہٕ چھُ لایک ییٚلہِ أکِس آتھرٕ سُنٛد یا أکِس رایٹَر سُنٛد یُس یہِ سیلٕپ ڈاوُٹ یا اینزایٹی سُہ چھِ گژھان سُہ چھِ اَسہِ پَرنَس سۭتی پَے لگان ییٚلہِ اِنسان باہوش و حواس چھِ پَران پَتہٕ چھُ آسان کانٛہہ رایٹَر تیُٚتھ کیںٛہہ سٹیجَس پٮ۪ٹھ ووتمُت یُس نہٕ اَسہِ باسان چھِ یہِ کہِ دُنیاہَس منٛز پاسِبٕل چھُ کِہیٖنۍ تیٚمہِ سۭتۍ چھُ باسان لایک اَتھ منٛز ہَسا چھِ کینٛہہ نَتہٕ کینٛہہ کٔمی تہٕ یژھ بہٕ چھٮ۪س لیٚکھان پانہٕ تہِ کُنہِ ساتہٕ تہٕ یہِ میٛانۍ بیٚنہِ چھِ سُہ چھِ مےٚ واریاہ زیادٕ سپوٹ کَران لیٚکھنَس منٛز تہٕ بہٕ چھٮ۪س مےٚ چھِ پاے بہٕ چھٮ۪س لیٚکھان سُہ چھِ واریاہ اَصٕل حالانٛکہ وۄنۍ چھِ مےٚ واریاہ زیادٕ اِمپرٛوٗ کَرنٕچ ضروٗرت تہِ